یِم زَنہٕ یِم بٮ۪مارِ چھِ یِم مَہیٚو تہِ بیٚیہِ مَچھو پھلرایہِ یِمَو منٛز زَنہٕ یِوان چھِ تھپ چھِ یِوان ڈینٛگوٗ ملیریہ چھِ یِوان یِم زَنہٕ یِم بیٚمارۍ چھِ یِمَو نش دوٗر روزنہٕ خٲطرٕ کیاہ پیٚو اسہِ کَرُن یِمو یِمو نِشہٕ دوٗر روزنہٕ خٲطرٕ پیٚو اسہِ کَرُن یہِ زِ اسہِ پیٚیہِ مطلب گَرٕ پَتہٕ گَرٕ پیٚیہِ اسہِ باتھروم بناوٕنۍ لیٚٹرِن بناونہٕ مطلب ییٚلہِ زَنہٕ وُچھنہٕ اوس یِوان زِ گامَن منٛز ٲسۍ نہٕ آسان باتھروم کِہینۍ نہٕ ٲسۍ آسان لیٹرِن ٲسۍ نہٕ آسان کِہینۍ تِنہٕ گَر گامہٕ پَتہٕ گامہٕ آیہِ یِمٔے مطلب گَر پتہٕ گَرٕ آیہِ یِمٔے لیٹرن آیہِ بناونہٕ باتھروم آیہِ بناونہٕ گَرٕ پَتہٕ گَرٕ یُس زَنہٕ ییٚمہِ سۭتۍ زَنہٕ یہِ ڈینٛگو ملیریہ بٮ۪مٲر کَم گٔیہِ کھیٚن چیٚنہٕ برۄنٛہہ آے صابنہِ سۭتۍ ٲسۍ چھِ پیٚوان کھیٚن چیٚنہٕ برۄنٛہہ اَتھہٕ چھلٕنۍ ییٚمہِ سۭتۍ زَنہٕ امہِ بٮ۪مار نِش ہیٚکَو دور روٗزِتھ یہِ بٮ۪مٲر ہیٚکہِ نہٕ پھہلتھ کِہیٖنۍ أمے سۭتۍ مطلب کھیٚن چیٚنہٕ برۄنٛہہ چھِ آسان پٕٹھراوٕنۍ اَتھہٕ بیٚیہِ آیہِ کٲم کرنہٕ یُس زَنہٕ کھیٚن چیٚنہٕ اسہِ بنٲیِتھ اوس آسان سُہ اوس آسان ڈھکنہٕ رۄستٕے تمہِ سۭتۍ تہِ آسہٕ ہیٚکان یِم بیٚمارۍ پھہلتھ اگر سُہ ڈھکنہٕ رۄستٕے سُہ کھیٚن چیٚن آسہِ ہے سُہ ٲں مطلب سُہ کھیٚن چیٚن یُس آو تَتھ آو ڈھکنہٕ تھاونہٕ تَتھ آیہِ جٲلۍ تھاونہٕ تَتھ آو ڈھکنہٕ تھاونہٕ ییٚمہِ سۭتۍ زَنہٕ یِمَو بیٚماریٚو نِش ہیٚکو دوٗر روزِتھ یۄس زَنہٕ ترٛیش چھِ ہر کانٛہہ اوس مطلب یِتھٔے کٕنۍ نہٕ اوس پاکٕوان ترٛیش نَہ ٲسۍ کیٚنٛہہ نَہ ٲسۍ وُشناوان یِتھٕے کٕنۍ ٲسۍ چیٚوان سٲری مگر وٕنکٮ۪ن چھِ وُچھنہٕ یِوان زِ کٕہٕنۍ تہِ چھُنہٕ یِتھٔے کٕنۍ ترٛیش چیٚوان کِہینۍ تہِ یہِ یۄس ترٛیش چھِ یِوان یۄس یہِ ترٛیش چھِ یِوان یہِ ترٛیش چھِ یِوان باضٲبطہٕ پٲٹھۍ پَک یہِ پاکناونہٕ اصٕل پٲٹھۍ وُشناونہٕ یِوان پتہٕ چھِ یِوان یہِ پاکٕوِتھ یا وُشنٲیِتھ چھِ یِوان یہِ ترٛیش چیٚنہٕ ییٚمہِ سۭتۍ زَنہٕ أمہِ ڈینٛگو مَلیریہ بٮ۪مارِ نِش چھِ ہیٚکان دور روٗزِتھ أتی چھَنہٕ یہِ پھٔہلان کِہینۍ تہِ یا وُچھنہٕ چھُ یِوان یُس زَن کھیٚن چیٚن چھُ یۄس زَن سبزی چھِ یہِ چھِ یِوان مطلب یہِ چھِ یِوان رَننہٕ برۄنٛہہ چھِ یِوان یہِ سبزی گۄڈٕ چھلنہٕ اصٕل پٲٹھۍ صاف پٲٹھۍ چھِ یِوان یہِ گۄڈٕ یہِ سبزی چھلنہٕ پَتہٕ چھِ یِوان یہِ رَننہٕ یا اگر أسۍ کھیٚن چیٚنہٕ خٲطرٕ کانٛہہ بانہٕ چھِ کران ٲں استعمال سُہ بانہٕ چھُ گۄڈٕ یِوان اصٕل پٲٹھۍ آبہٕ سۭتۍ چھلنہٕ وَلنہٕ پَتہٕ چھِ سُہ بانہٕ کران استعمال یِم زَن یِم یِم زَنہٕ پَلَو چھِ آسان یِمَن پَلوَن چھِ آسان مطلب چھٔلِتھ کٔرِتھ پَتہٕ چھِ آسان یِم مطلب تاپَس آسان یِم پَلَو تھاوٕنۍ اصٕل پٲٹھۍ پَتہٕ آسان یِمَن پریٚس کَرُن پَتہٕ آسان یِم پریٚس ویٚس کٔرِتھ یِم پَلَو لاگٕنۍ امہِ سۭتۍ تہِ گوٚو یہِ واریاہ کَنٛٹرٛول یا وُچھنہٕ چھِ یِوان زیادٕ چھِ یِوان وُچھنہٕ زِ یِہَے کھیٚن چیٚنَس منٛز تہٕ بیٚیہِ یِمٔے یِم لیٹرن ویٹرن آسہٕ نہٕ کِہینۍ تِنہٕ امہِ سۭتۍ ٲسۍ یِم زیادٕ پھٔہلان یَنہٕ پٮ۪ٹھ یِم لیٹرن ویٹرن آیہِ یا کھیٚن چیٚن برۄنٛہہ چھِ اَتھہِ پٕٹھراوان صابنہِ سۭتۍ یا باقٕے باقٕے چیٖز بَچَن نہٕ دِوان زیادٕ اورٕ یور پھیرنہٕ ویرنہٕ کِہیٖنۍ تِنہٕ امہِ سۭتۍ آیہِ واریاہ زیادٕ فرق امہِ سۭتۍ مطلب أمۍ سۭتۍ آیہِ واریاہ زیادٕ فرق أمۍ سۭتۍ رُکے یہِ بٮ۪مٲر واریاہ زیادٕ مطلب تِکیازِ گۄڈٕ اوس یہِ آسان عام یہِ مَلیریہ ڈینٛگو فِوَر یہِ اوس آسان یہِ تَف وَف یہِ اوس گۄڈٕ عام آسان سارِنٕے اوس آسان یہِ اوس آسان أمے سۭتۍ أسۍ ٲسۍ نہٕ یِم چیٖز کران کِہینۍ تہِ مطلب یِمَن چیزَن پٮ۪ٹھ ٲسۍ نہٕ أسۍ عمل کران کِہینۍ تہِ وٕنکٮ۪ن چھِ وُچھنہٕ یِوان زِ ہر کانٛہہ چھِ کران یِمَن چیزَن پٮ۪ٹھ عمل ییٚمہِ سۭتۍ یہِ آو مطلب وُچھنہٕ یِم بٮ۪مار گٔے واریاہ زیادٕ کَنٛٹرول أمے سۭتۍ